مےٚ ہَسا چھِ فیورِٹ موٗوی تَتھ ہَسا چھِ ناو وانٹِڈ سَلمان خانٕنۍ وانٹِڈ ہَسا چھِ مےٚ فیورِٹ موٗوی تِکیٛازِ تَتھ منٛز ہَسا چھِ سَلمان خان کَران واریاہ رول اصٕل ادا پٕلے کَران واریاہ رول اصٕل تہٕ سُہ ہسا چھِ تٔمِس ہسا یہِ سا فِلم ییٚمِس واریاہ ہِٹ تہِ مےٚ ہسا چھِ فیورِٹ موٗوی تِکیٛازِ تتھ منٛز چھُ سُہ أکِس منٛز وِلَن چھِ تَتھ منٛز غنی بھایی ہسا چھِ أکِس جایہِ ونان سلمان خانس کہِ ژٕ ژۄداہ نومبر تہِ چِلڈرٛنٕز ڈے تہٕ چھے کرٕنۍ کٲم ژےٚ ہَسا چھی بَچہِ أکِس جایہِ آسَن بَچہِ سکوٗلَس منٛز ژےٚ ہَسا چھی بَچَن پٮ۪ٹھ کَرُن کینٛہہ حَملہٕ بَچہِ ہَسا چھِ ژےٚ کَرٕنۍ ختم تہٕ مگر سَلمان خانَس چھِ وَنان تِم یہِ ہَسا یہِ بہٕ نہ سا چھُس نہٕ بَچَن تہٕ زَنانَن سۭتۍ یہِ ہسا یہِ پٮ۪ٹھ وار کَران کینٛہہ حملہٕ کَران کینٛہہ تہٕ سُہ پویِنٛٹ ہَسا چھُ مےٚ کھَسان سُہ پَسَنٛد واریاہ یَتھ منٛز وَنان چھِ بہٕ چھُس قدٕر کَران زَنانَن تہٕ بیٚیہِ ہَسا چھُس بہٕ بَچَن سۭتۍ کَران کینٛہہ باقٕے چھُس بہٕ کَران پرٛٮ۪تھ کینٛہہ مےٚ پونٛسہٕ خٲطرٕ کَرٕ بہٕ کینٛہہ تہِ مگر بہٕ نَسا کَرنہٕ بَچَن سۭتۍ تہِ تہِ نہ سا کَرٕ بہٕ یہِ ہَسا یہِ یِمَن زَنانَس پٮ۪ٹھ کَرنہٕ بہٕ وار کینٛہہ